ہاں بہٕ چھَس اَکھ وۄستاد وۄستاد وَسادَت سۭتۍ چھَس بہٕ اَکھ اِنٛگلِش سَبجَکٹ پَرناوان تہٕ بیٚیہِ چھَس بیاکھ اَکھ سَبجَکٹ تِمَن پَرناوان بہٕ تَتھ چھِ وَنان جیوگرافی تہٕ بیٚیہِ چھَس بہٕ لۄکٹٮ۪ن بَچَن تَتہِ کینٛہہ ایٚکٹِوِٹی ہیٚچھناوان حظ اٮ۪کٹِوِٹی ہیٚچھناونہٕ سۭتۍ سۭتۍ چھَس بہٕ تِمَن گِنٛدناوان تہِ تِم گیمہٕ چھِ گِنٛدان اِنڈور اٮ۪کٹِوِٹی اَوُٹ ڈور اٮ۪کٹِوِٹی تہِ چھَس کَرناوان تہٕ تَمہِ مٔزیٖد چھَس بہٕ گَرِچہِ کامہِ تہِ مَدَتھ کَران تَتھ منٛز چھُ ہابی یِوان ہابی چھِ مےٚ گاڈنِنٛگ حظ گاڈنِنٛگ سۭتۍ سۭتۍ چھَس بہٕ گَرِچ کٲم ژوٚٹ چھَس بَناوان بَتہٕ چھَس رَنان صفٲیی چھِ کَران اَتھ منٛز چھَس بہٕ پنٛنہِ ماجہِ تہِ مَدَت دِوان اَمہِ مٔزیٖد چھِ أسۍ کُنہِ ساتہٕ باغس منٛز گژھان تتہِ چھِ پٮ۪وان دوا کرُن کُلٮ۪ن تتھ منٛز تہِ چھِ أسۍ مدتھ کران پنٛنِس پنٛنِس مٲلِس ماجہِ حظ